السلام عليكم ورحمة الله وبركاته آز ونہٕ ہو تۄہہِ بہٕ پنٕنس گاڈنس مُتعلق یتھ منٛز بہٕ اکھ چھس پوش بناوان تہٕ بیٚیہِ چھس مٮ۪وٕ بناوان تتھ منٛز چھس بہٕ قٕسمہٕ قٕسمٕکۍ پوش تہٕ قٕسمہٕ قٕسمٕکۍ مٮ۪وٕ بناوان بہٕ ییٚلہِ تٔمۍ بٔڑۍ چھِ گژھان تہٕ پتہٕ چھِ سانہِ گرِکۍ شُرۍ بٲژ تِمن پوشن سۭتۍ فوٹو تُلان مُشک ہٮ۪وان تہٕ گِنٛدان تِم چھِنہٕ تِمن ستاوان کہیٖنۍ تہِ اگر کانٛہہ ستایہِ پوشن تِمن چھس بہٕ سٮ۪ٹھاہ بےٚ عزتی کران بیٚیہِ چھِ تتھ منٛز سٮ۪ٹھاہ رٔتۍ مٮ۪وٕ آسان تِمن ہُنٛد مُشُک تہِ چھُ رُت آسان ییٚلہِ تِم پپان چھِ پتہٕ چھِ أسۍ گرِکۍ سٲری بٲژ رٔلِتھ مِلِتھ کھٮ۪وان تہٕ أنٛدۍ پٔکۍ ہمساین تہِ دِوان تہٕ پوشن سۭتۍ چھِ أنٛدۍ پٔکۍ ہمساے تہِ تٔمۍ تہِ چھِ اور گاڈنس منٛز یِوان تہٕ پوشن سۭتۍ فوٹو بیترِ تُلان یِم پوش چھِ سٮ۪ٹھاہ خۄشوٕنۍ آسان بہٕ چھس أمن آب دِوان دۄہ کھۄتہ دۄہ رٔتۍ بناوان مےٚ چھِ سٮ۪ٹھاہ خۄش گژھان ییٚلہِ گاڈنس منٛز پوش تہٕ مٮ۪وٕ رٔتۍ پٲٹھۍ بٔڑۍ گژھن تہٕ رٔتۍ گژھن مےٚ چھُ خۄش لگان اوہُنٛد کیر کرُن تہٕ یِم سنبھالٕنۍ اسہِ پزِ گاڈنن ہٕنٛدۍ پوش تہٕ مٮ۪وٕ بٮ۪ترِ اصل پٲٹھۍ سنبھالٕنۍ تہٕ ژٹٕنۍ گژھن نہٕ بالکل تہِ